وعلیکُم السلام اہن حظ اۭں أسۍ چھِ ماچھ ییٚتہِ چھُ اَسہِ گرے آسان تہٕ أسۍ چھِ ماچھ واچھ گرے بَن آ اَسہِ چھِ ییٚتہِ یِم فارَم اۭں آ یہِ چھِ گریلو ماچھ اَسہِ ییٚتہِ ماچھ مےٚ چھِ ماچھ فارم گرے گرِ گرِ یہِ صاف ماچھ أسۍ ییٚتہِ دِوان تہٕ تُہۍ ییٖزیو تہٕ تۄہہِ بَنیو اَصٕل ریٹَس نَہ یہِ چھُ بَڈٕ پیُور ماچھ تُہۍ وٕچھِو کالٹی وٕچھِو تُہۍ ییٚتی پانہٕ تہٕ اَچھا خُدا حافظ خُدا حافِظ